أسۍ چھِ آب آب تھاوان خانٛدرٕ خٲطرٕ یِتھ کنۍ جَمَع أسۍ چھِ ٹیٚنکی تھاوان تریٚن جایَن چھِ أسۍ ترےٚ ٹیٚنکی تھاوان اکھ چھِ تھاوان أسۍ وازَن نِش بیاکھ چھِ تھاوان أسۍ تَتیٚتھ سیٚدَن ییٚتیٚتھ سُہ اِستعمال ییٚمہِ بانہٕ وانہٕ چھَلنہٕ خٲطرٕ چھِ أسۍ بیاکھ ٹیٚنکی تھاوان بیاکھ ٹیٚنکی چھِ أسۍ تھاوان یتھ سُہ أسۍ یوٗز چھِ کَران یِمَن آب واب دِنہٕ وِزیٚن سَب ییٚلہِ سٹاٹ چھِ گَژھان بَتہٕ کھیٚنہٕ وِزیٚن تمہِ وِزیٚن یۄس ٹیٚنکی أسۍ سٹاٹ چھِ کَران سۄ چھِ أسۍ تھاوان ٹیٚنٹَس سۭتی سِنکیٚک تمنٕے ٹیٚنکِیَن مَنٛز چھِ أسۍ تھاوان آب جَمَع کٔرِت تریشہِ خٲطرٕ چھِ أسۍ اَنان بِسلٔری بٲتلہٕ مٔلی سُہ چھُ آسان بۄیِل کٔرِتھ بۄیلٕڈ واٹَر اورٕے آسان مِنرَل واٹَر سُہ چھِ أسۍ کران اِستعمال تریشہِ خٲطرٕ باقٕے چھِ أسٮ۪ن یہِ تھاوان ٹیٚنکِیَن مَنٛز جَم بَڑیٚن بَڑیٚن ٹَپَن مَنٛز تہِ چھِ تھاوان أڈۍ چھِ تھاوان ٹَپَن مَنٛز بَڑیٚن بَڑیٚن ٹَپَن مَنٛز جَمَع أڈۍ چھِ تھاوان ٹیٚنکِیَن مَنٛز جَمع أڈۍ چھِ تھاوان بالٹیٖنَن مَنٛز جَمع ییٚمِس یِتھ کنۍ یِیہِ سُہ چھُ تِتھ کنۍ تھاوان خاص زیادٕ تَر چھ آزکَل چھِ تھاوان ٹیٚنکیٖنی مَنٛز آب جَمَع ٹیٚنکیَن مَنٛزچھِ دۄن تریٚن جایَن تھاوان زٕ ترےٚ ٹیٚنکی چھِ تھاوان أسۍ فُل کٔرِتھ بیٚیہِ چھِ تھاوان بانَن مَنٛز تہِ آب جَمَع یُس ضوٚرتھ لَگہِ اَسہِ امہِ وِزن وازوان وِز لَگہِ ضوٚرَتھ بیٚیہِ آ سَب دِنہٕ وِز لَگہٕ ضوٚرتھ آب سُہ چھ تھاوان اَلَگ جَمَع بیٚیہِ چھِ تھاوان أسۍ یِتھُے أسۍ سٹاٹ چھِ کَران سَب سَب دِنہ وِز تمہِ وِز چھِ أسۍ ناریٚن مَنٛز تھاوان آب جَمَع کٔرِتھ تہٕ سُہ چھُ پَتہٕ تراوان پَژھیٚن یِم داوتَس پیٚٹھ چھِ آسان آمٕتۍ تہٕ تِمَن تراوان اَلَگ سُہ چھ تھاوان أسۍ ناریٚن مَنٛز جَمَع کٔرِتھ باقٕے چھِ تھاوان أسۍ یِمَن ٹیٚنکِیَن مَنٛز جَمَع کٔرِتھ سُہ چھُ لَگان اَسہِ پَتہٕ اِستعمالَس کیازِ کہِ اَگَر پَتہٕ آب گَژھان تہِ چھُ تمہِ وِز چھَ نہٕ پَتہٕ تیٖژاہ پرابلَم چھ نہٕ گَژھان کینٛہہ آب چھُ اَسہِ آب چھُ اکھ اَہَم چیٖز امہِ وَرٲے چھُ نہٕ ہیٚکان کٕہٕنۍ تہِ چیٖز بٔنِتھ اَگَر نہٕ آب آسہِ آبہٕ روٚستُے چھِ زِندَگی بِلکُل ادوٗری زِنٛدَگی چھَنہٕ تیٚلہِ اَگَر نہٕ آب آسہِ اِسلیے چھ پیٚوان اَسہِ گۄڈنیٚتھ خانٛدَر ٲسٕنۍ کانٛہہ تہِ چیٖز ٲسٕنۍ گَرَس مَنٛز کینٛہہ تہِ ٲستَن آب گَژھِ آسُن ایویلیبل اَدٕ ہیٚکو أسۍ کانٛہہ تہِ چیٖز کٔرِتھ کُکِنٛگ آسہِ کَرٕنۍ تہٕ آب گَژھِ آسُن کینٛہہ آسہِ صاف سُتھ صَفٲیی آسہِ کَرٕنۍ تہٕ آب گَژھِ آسُن کینٛہہ آسہِ رَنُن کَرُن آسہِ تہٕ آب گَژھِ آسُن صاف صَفٲیی خٲطرٕ گَژھِ آب آسُن چھَلنہٕ چھۄکنہٕ خٲطرٕ تہِ گَژھِ آب آسُن اِسلیے چھُ آب اَہم چیٖز أسۍ چھِ تھاوان ٹیٚنکِیَن مَنٛز یہِ خانٛدرو وِز جَمَع بیٚیہِ چھِ تھاوان أسۍ ٹَپَ بَڑیٚن بَڑیٚن ٹَپَن مَنٛز جَمَع وازَن نِش چھِ تھاوان بَڑیٚن بَڑیٚن ٹَپَن مَنٛز جَمَع کیاز کہِ تِمَن چھُ آب واریاہ ضروٗری آب چھ آسان ہر کٔنۍ خٲطرٕ چھُ آب اہم سانہِ زِنٛدَگی ہُنٛد گۄڈنیُک پہلوٗ چھُ آبی آبہٕ سۭتی چھِ زِندَگی